وٕنکیٚنس چھُ گورمِنَٹ ٲں کنڈکٹہٕ کَران اٮ۪جٕکیشنل ایٚویرنیٚس چھِ کَران یا اٮ۪جٕکیشَن پرٛوگرامٕز چھِ کَران کہِ ڈِزیٖزن مُتعلق کِتھ کٲنی کٔرِو تُہۍ میٚڈکٕل کیر پننہِ کوٚمنٹی منٛز وٕنکیٚنس چھُ گورمِنَٹ سوزان ٲں ملٲزِم تِم چھِ اَکھ ٲں پنچایت بُلاوان تَتھ منٛز چھِ ونان آب کِتھ کٲنۍ چیٚیو تُہۍ پاکٕوِتھ آب چیٚیو کیازِ ییٚمہِ سۭتۍ ہیٚکوٕ بٮ۪مٲرۍ گٔژِتھ ٹایفَیڈ ہیٚکیٚو گٔژِتھ یا خۄدا وَنَہ خاستہ کالرا ہیٚکہِ گٔژِتھ تہٕ اِس لیے یِمن چیٖزو نِش روٗزِو دوٗر یا یِتھَے کٔنتھ چھِ وَنان اسہِ گورمِنَٹ ییٚمہِ ساتہٕ تُیٚتھ قصہٕ آسہِ اِم چھِ وَنان ماسِک لگٲیو کنٹیٹہٕ مہٕ تٔھایو زیادٕ لُکن سۭتی کہیٚنٛہ یا کٲنٛسہِ آسہِ زُکام تمہِ نِش روٗزِو اَکھ ٲں پرٛوگرام چھِ کَران تِم تَتھ منٛز چھِ تِم سارنٕے آنان اٮ۪جِکیٹِڈ زَن تہِ یِم نہٕ اٮ۪جکیشن ٲں یِمو نہٕ پۄرمُت آسہِ کِہینۍ تِمن تہِ وَنان کَتھ سمجھاوان کہِ تُہۍ کٔرِو یِم یِم کامہِ امہِ سۭتۍ تہِ بٔچیو یا ییٚمہِ ساتہٕ تُہۍ کھٮ۪وان ٲسِو سُہ تہِ چھُ وَنان کہِ صاف گۄڈٕ گَژھن اَتھہٕ پٹھراوٕنۍ اصٕل پٲٹھۍ ٲں اگر کیٚنٛہہ لور آسہِ اَتھن کٲم ٲسِو کَران صابنہٕ سۭتۍ چھلِو اَتھہٕ پتہٕ ٲسِو کھٮ۪وان تاکہِ تُہنٛد ڈِزیٖز گَژھان نہٕ اَندر کِہیٖنۍ یا یِتھَے کٔنتھ برٛۄنٛہہ کالہِ ٲسۍ پَلو لاگان گنٛدہٕ وٕنٛکٮ۪س چھِ وَنان کہِ پَلو تہِ لٲگیو اصٕل پرٮ۪تھ کانٛہہ چیٖز لٲگیو اصٕل سَران کٔرِو باقٕے چیٖز وٕنٛکٮ۪س چھُ گورمنٹ گَرٕ گَرٕ اسہِ وٕنٛکٮ۪س یِمن گامہٕ گامہٕ چھُ وٕنٛکٮ۪س یہِ گَژھان پنچایت پرٛوگرام تَتھ منٛز چھِ یِوان اَتھ بارس منٛز وٕنٛکیٚنس وَننہٕ کہِ یِم چیٖز کٔرِو کہِ ڈِزیٖزو سۭتۍ کِتھ کٲنۍ ہیٚکِو تُہۍ بٔلِتھ یا یِتھ کٲنۍ اگر امہِ برٛۄنٛہہ سُہ کوٚوِڑ ناینٹیٖن اوس تَتھ منٛز ووٚنُکھ اسہِ کنٹیکٹس منٛز مہٕ روٗزِو کِہیٖنۍ اگر کٲنٛسہِ کوٚوِڑ ناینٹیٖن گوٚمُت چھِ یا کٕمہٕ پرِکاشنٕز کٔرِو تُہۍ احتیاط کٔرِو تُہۍ فالو تاکہِ تہۍ بٔچو یِمو چیزو نِش سٮ۪نِٹایز کٔرِو تِم مٔتھِو یا وٮ۪ٹامِن سی ٲسۍ وَنان تِم کھیٚیو یا یِتھَے کٲنۍ ٲسۍ وَنان زیادٕ مہٕ نٔژِو کِہیٖنۍ ٲں یِم چیٖز ٲسۍ گورمنَٹ زیادٕ کَران کہِ اَکھ ایٚویرنیٚس ٲسی لُکن منٛز دِوان تاکہِ لُکن لَگہِ پتہ امہِ چیٖزُک